ییٚلہِ بہٕ بٔہمہِ ٲسٕس پران ہایر سیٚکنڑری منٛز تتہِ دِتُکھ مےٚ ماشٹرو اکھ ٹاسک دوٚپکھ ژےٚ چھی یہِ ایٚساینمیٚنٹ یہِ چھی ژےٚ انُن پگاہ تامتھ ختٕم کٔرتھ مگر سُہ ایٚساینمیٚنٹ اوس واریاہ زیادٕ زیوٗٹھ لیٚکھُن بہِ ہیٚچس نہِ تتھ کُنے زوٚن لیٚکھت کیٚنٛہہ تہٕ بہٕ ٲسٕس سونٛچان بہٕ ٲسٕس واریاہ زیادٕ پریشان پتہِ کوٚر مےٚ یہِ ہیٚنڑل یِتھ کاٹھۍ مےٚ وُن پننہِ بیٚنہِ دوٚپمس اوٚڑ لیٚکھ ژٕ اوٚڑ لیٚکھہٕ بہٕ تہٕ سُہ پروجکٹ یُس اوس سُہ ٹاسک یُس اوس سُہ گوٚو مےٚ واریاہ آسانۍ سان تژھ پھر ہیٚنڑل مگر محنت تہِ لٔجس زیادٕ یہِ اوس میانہِ زنٛدگی ہنٛد اکھ چیٚلینج یہِ چھُ مےٚ ہمیشہِ یاد پیٚوان